مےٚ چھُ پَسنٛد خاص کر چھُ مےٚ پَسنٛد ژوٗنٹھ کھیٚون ژوٗنٹھ چھُ مےٚ امہِ موٗجوٗب پَسنٛد سُہ چھُ صحتہٕ خٲطرٕ واریاہ ٹھیٖک بیٚیہِ اوس اسہِ پانس واریاہ بوٚڑ باغ گرِ فریٚوٹ یہِ کیازِ کہ أسۍ اوس فادر کران فریٚوٹ بِزنٮ۪س تَمہِ کنیٚتھن اوس اسہِ ژونٹٮ۪ن سۭتی سارنٕے زیادٕ اسہِ چھُ ہر بدرن تہِ سِسٹَرن تہِ اسہِ چھِ ژوٗنٹھی پَسنٛد ژوٗنٹھن منٛز چھُ واریاہ کیٚنٛہہ فٲیدٕ صحتہٕ خاطرٕ چھُ ساروٕے کھۄتہٕ مُفید اگر نہٕ مےٚ دۄہس منٛز ژوٗنٹھ اکھ آسہِ مےٚ چھُ باسان میٲنۍ یہِ دۄہ دراو نہٕ ٹھیٖک کہیٖنۍ تہِ اسہِ چھُ ہر کانٛہہ کران پَسنٛد ژوٗنٹھ کھیٚون ژوٗنٹھس منٛز چھِ واریاہ کیٚنٛہہ فأیِدٕ صحتہٕ خأطرٕ چھُ خاص کر سُہ زیادٕ ضرٗوری تَمہ کِنیٚتھن چھس بہِ ژوٗنٹھ کران پَسنٛد مےٚ چھُ بَچن تہِ گژھان ژوٗنٹھٕے خۄش مےٚ چھُ تیوتاہ کوٚرمُت عادت پَننہِ فیملی منٛز ژوٗنٹٮ۪ن ہُنٛد أسۍ چھِ شامن ڈِنر کران تَمہِ پوٚتُس چھُ اسہِ ہر اکھ ژھانران ژوٗنٹھ چھا کانٛہہ اتہِ کِنٛہٕ نہ ییٚلہ بہٕ پَتہٕ پَتہٕ چھس بہٕ مےٚ چھُ آسان ضرٗوری تھومُتن الگ پٲٹھۍ ژوٗنٹھ امہِ شامہٕ کہ ٹایمہ پوٚتس چھِ أسۍ ژوٗنٹھ کھیٚوان ادٕ چھِ أسۍ شونگان سٲری بٲژ